اَلسلامُ علیکُم جی یہِ چھا نُزہت بُٹیٖک بہٕ حظ چھَس عشرَت منٛظوٗر تُہۍ ؤنِو مےٚ تُہۍ ہٮ۪کِوا ییٚکیٛاہ مےٚ اوس ڈرٛٮ۪س اَکھ سُو سُوناوُن تُہۍ ہیٚکِوا سُہ جلدی مےٚ اِمَرجَنسی منٛز سُوِتھ أسۍ چھِ پُلوامہِ پٮ۪ٹھٕ یہِ چھِ مےٚ پگہٕے ضوٚرَتھ جی ڈرٮ۪س مِٹیٖریَل ہاں ڈرٛٮ۪س چھُ وٮ۪ڈِنٛگ چھُ فُل وٮ۪ڈِنٛگ چھُ جی جی سُہ چھِ نزدیٖکٕے

یہِ چھِ یہِ چھِ ہاں ہاں ہاں نہ یہِ چھُ فُل آن مخمَل ہاں اَتھ چھِ پیچ لگٲیِتھ اورَے ہاں یہِ چھِ سمی سِٹِچ

وۄنۍ ہیٚکہِ نہ گٔژھِتھ وۄنۍ مہربٲنی گٔے سۄ اگر تُہۍ یہِ کٲم پگاہ چھِ اَسہِ لگ بَگ پانٛژھِ بَجہِ ضوٚرَتھ

اچھا مےٚ ؤنِو تُہۍ مےٚ ؤنِو تُہۍ گۄڈٕ اِمپاٹنٛٹ کَتھ اَتھ سٮ۪لری یہِ کوٗتاہ چھُو تُہۍ اَتھ ہٮ۪وان چارجِز کۭتیٛاہ چھِ اَتھ بہہ شَتھ کیٚنہہ پرواے چھُنہٕ بہٕ کَرٕ وٕنۍکٮ۪س پے کیٛازِ اِمَرجَنسی چھےٚ بہٕ کَرٕ وٕنۍکٮ۪س پے کیٚنہہ چھِنہٕ پرواے کیٚنہہ چھِنہٕ پر اچھا چلو أسۍ وٲتۍ تیٚلہِ ییٚکیٛاہ تہٕ أسۍ یِمو جلدی تیٚلہِ اچھا چلو السلام